اَکھ ڈِجٹَل آرٹ تہٕ بیٚیہِ اَکھ اِنسان سُنٛد آرٹ اَتھ چھنہٕ تیٖژاہ زیادٕ فرق کِہیٖنۍ تِکیٛازِ دۄنوٕنی صوٗرتَن منٛز چھِ گژھان اِنسان سُنٛدٕے دٮ۪ماغ استعمال چاہے سُہ ٲسۍ تَن ڈِجٹَل آرٹ یا سُہ ٲسۍ تن اِنسان سُنٛد پَنُن کانٛہہ آرٹ اِنسان اگر اِنسان سُنٛد یُس آرٹ چھِ اگر سُہ پانہٕ کینٛہہ اَتھو سۭتۍ بَنایہِ تَتھ تہِ چھِ لگان محنت تَتھ تہِ چھِ لَگان دٮ۪ماغ تَتھ تہِ چھِ لَگان ٹایم وۄنہِ سُہ یوٚہَے اگر اَکھ ڈِجٹَل آرٹ آسہِ سُہ آرٹ تہِ آسہِ تَتھ پٔتۍ کِنۍ تہِ آسہِ اِنسان سُںٛدٕے دٮ۪ماغ اِنسان سٕنٛزٕے محنت اِنسان سُنٛدٕے ٹایم وۄنۍ چھِ فرق یِژٕے آسان ہُہ چھِ ڈِجٹٔلی اِنسانَس بروںٛہہ بروںٛہہ کَنہِ یِوان تہٕ یہِ چھِ اِنسان پانہٕ اَکھ بروںٛہہ کَنہِ مطلب پَنُن فَنکٲری یا آرٹ أکِس اِنسانَس نِش پیش کَران